ہیٚلو اَسَلامُ علیکُم آصِف صٲب چھُو حظ اَسہِ اوس کانٛگڑِ ضروٗرت دُکانَس خٲطرٕ حظ

آ تۅہہِ اوسوٕ نا بورڈَس پیٚٹھ یہِ نَمبَر اَکھ کھٲلِتھ تُہٕنٛدِس شاپَس پیٚٹھ گٔے یہِ أسۍ تَتہِ اوس بورڈَس پیٚٹھ نمبر تہٕ اَسہِ اوٚن پَتہٕ یہِ ہاں لَگ بَگ ترٛےٚ ژور ہَتھ موسَم چھِ سَردِیے ہُنٛد تہٕ پَگاہ چھِ وَنٛدٕ یِنہٕ وول تہٕ وۅنۍ چھِ سَردِی آسان زیادَے تَمہِ کھۄتہٕ بیٚیہِ چھِ ڈِمانٛڈ زیادٕ کانٛگریَن تہٕ پَتہٕ چھُنہٕ آسٲنی تِمے موٗجوٗب آیَس برٛوٗنٛٹھٕے تھاوُے ہیٚتھ تہٕ لَگ بَگ ترٛےٚ ژور ہَتھ تام پَتہٕ ونَو أسۍ بیٚیہِ تَمہِ پَتہٕ نہَ أسۍ چھِ ییٚمہِ نا اَسہِ گوٚو واریاہ ٹایِم اَتھ سٟتۍ أسۍ ٲسۍ اَمہِ برٛوٗنٛہہ اَنان سریٖنگرٕ وۅنۍ دوٚپ وۅنۍ چھِ أتی پَننُے تہٕ دپاو ییٚتہِ اَسہِ تُل تَمہِ موٗجوٗب ووٚن اَسہِ ونَو پَننسٕے نِش تہٕ تُہۍ ؤنۍتَو مٚے رِیٹ کیٛاہ گَژھِ اَتھ تی یےَ چھُس یہِ ہول سیلَس منٛز اَتھ حظ اَچھا ٹھیٖک ٹھیٖک میٖڈیَمَس منٛز ما زٕ ڈاے ہَتھ تانۍ گَژَھن تہٕ تِم تِم کِژھ کانٛگٕرِ تِم چھا اَصٕل کانٕٛگرِ تِمَن نیرِیا وَنٛدٕ کِنہٕ اَتھ کوتاہ پٔرسَنٛٹیج چھِ مَطلَب نَفع

تیٚلہِ تھٲوۍ زیٚو کانٛگٕرِ تیٚلہِ تھٲوۍزیٚو کانٛگٕرِ پانٛژھ ہَتھ آڈرَس پیٚٹھ بَنٲوِتھ تہٕ تیٚلہِ وَسو أسۍ کٲلۍکیٚتھ تام سُہ کَرُو نا أسۍ تَتِی پیمینٛٹ کرو نا أسۍ تَتِی ٹھیٖک چھِ تیٚلہِ وَسو أسۍ کٲلۍکیٚتھ وَسو أسۍ تَتہِ دِمو آڈَر بیٚیہِ کَرُو أسۍ پیمینٛٹ تہٕ تَمہِ پَتہٕ ما آسَن اَسہِ بیٚیہِ کانٛگٕرِ ضروٗرت تہٕ تَمہِ خٲطرٕ روٗززیٚو تَیار پَتہٕ چَلو ٹھیٖک چَلو ٹھیٖک گوٚو اَسلامُ علَیکُم